اگر بہٕ ٹریکِنگ ہِنٛز کتھ کرٕ ییٚلہِ أسۍ واریاہن جاین چھ چکرس چھ أسۍ واریاہن جاین گٔمٕتۍ حد کھۄتہٕ زیٛادٕ جاین چھ أسۍ چکرس گژھان مگر اَکہِ دۄہ گٔے أسۍ کونثر ناگ گٔے أسی ییٚتہِ چھ اَسہِ اکھ واریاہ خوٗبصورت جاے اکھ کونثر ناگ واریاہ دوٗر چھ سۄ سانہِ گرٕ پٮ۪ٹھ أسۍ درٛاے اَکہِ دۄہ اور یہِ اوس اکھ بہتریٖن سفر سانہِ زِنٛدگی منٛز واریاہ زیٛادٕ مُشکِلات تہِ آے سفرس منٛز اَسہِ پیٚو واریاہ زیٛادٕ پیدل پکُن مگر أخٕر کار ییٚلہِ أسۍ تَتھ جایہِ پٮ۪ٹھ وأتۍ ییٚلہِ اَسہِ سُہ قۄدرتُک حُسن وُچھ نظارٕ وُچھ کِتھہٕ کٔنۍ أسۍ بال دوٚیو ژورو سایِڑو أسۍ بال منٛزس اوس تتھ ہُنٛدُر آب ناگ اوس لگٲیِتھ ناگ اوس تَتھ منٛز منٛزس پتہٕ ہسا کٔر اَسہِ کأم ٹینٹ وینٹ ییٚلہِ اَسہِ دِتۍ راتس بیٖٹھۍ أسۍ ٹینٹس منٛز واریاہ زیادٕ سکوٗن آو اَسہِ ٹینٹس منٛز مگر مُشکِلات تہِ آیہِ واریاہ زیٛادٕ روٗد لوگُن ٹینٹس پیٚو روٗد پتہِ پیٚے اَسہِ تَتھ تُرپال وُوپال پٮ۪ٹھہٕ تھاوٕنۍ یا واو اوس تیز وۄتھان اَسہِ پیٚو تَتھ واریاہ زیٛادٕ گنٛڈ کرٕنۍ پتہٕ رَزو سۭتۍ پیٚے اَسہِ ٹینٹ چِرٕ گنٛڈُن ییٚمہِ سۭتۍ واریاہ زیٛادٕ مُشکِلات تہِ آیہِ مگر اگر بہٕ پوٗرٕ کتھ کرٕ یِمن دۄن ترٮ۪ن دۄہن یِم اَسہِ اور چکرس أسۍ دِتۍ مٕتۍ یِم أسۍ واریاہ زیٛادٕ حسیٖن آ یِم واریاہ زیادٕ حسیٖن پل أسۍ یِم سانہِ زِنٛدگی ہِنٛدۍ کیٛازِ کہ ٹینٹن منٛز روزُن چھ اکھ الگ ہِش سکوٗنا اکھ پہاڑن منٛز چھُ روزنُک اکھ الگ ہٕے سکوٗن اکھ یہِ چھ شانتہٕ ایریا اَتہِ چھنہٕ ڈِسٹٔربنس چھنہٕ آسان تیٖژاہ اَتہِ کیٚنٛہہ اَتہِ چُھ تازٕ ہوا آسان بیٚیہِ ییٚلہِ تۄہہِ قۄدرتُک حُسن چھ اِنسان وُچھان اَتہِ چھ واریاہ زیٛادٕ خوشی مِلان روٗحأنی خوشی چھ اِنسانس مِلان بیٚیہِ یارن دوستن سۭتۍ ییٚلہِ آسو أکسٕے جایہِ پتہٕ چھ کتھ باتھ کران أتھۍ سۭتۍ گپ شپ چھ کران واریاہ زیٛادٕ سکوٗن چھ اِنسانس مِلان